مےٚ حظ چھَس تہِ حظ چھَس من پسنٛد جاے گُلمرٕگ مےٚ حظ چھِ تَتہِ واریاہ مَزٕ لَگان مےٚ حظ چھَم مَن پَسنٛد جاے گُلمرٕگ سُہ حظ چھِ واریاہ خوٗبصوٗرت جاے بہٕ حظ ٲسٕس اوترٕے گٔمٕژ تَے تَتہِ حظ چھُ گَنٛڈولا چھِ یم چھِ بہٕ حظ کھٔژٕس گَنٛڈولَس تہِ تَتہِ حظ چھِ تِژھ جاے اَسہِ حظ چھِ تِژھ خوٗبصوٗرت وادی سبزٕزار سورُے بہٕ حظ چھَس ٮ۪ژھان بار بار تور گَژھُن سُہ حظ چھُ واریاہ بہٕ حظ ٲسٕس اوترٕ تہِ گٔمٕژ فرٛٮ۪نٛڈَن سۭتۍ بہٕ حظ گٔے مےٚ حظ کٔرۍ زٕ ترٛےٚ چَکر بہٕ حظ چھَس ہَر ؤریہِ ٮ۪ژھان گُلمرگ گَژھُن سُہ حظ چھِ واریاہ جاے اَصٕل واریاہ حظ جاے اَصٕل تِژھ جاے حظ چھ سَہ تَتہِ حظ چھِ تِم چیٖز اَصٕل آسان تِژھٕ یِم گَنٛڈولا حظ سَبزارٕے یوت حظ چھِ تَتہِ سورُے مےٚ حظ چھُ تیُتھ خۄش گژھان تور گژھُن تَتہِ حظ چھِ گُرۍ وُرۍ گُرٮ۪ن حظ چھِ کھَسان یہِ حظ چھِ کھَسان تیُتھ مَزٕ حظ چھِ تَتہِ لَگان اَصۭل واریاہ جایہِ حظ چھِ ییٚتہِ خوٗبصوٗرت مگر بہٕ حظ چھَس یژھان گُلمَرگٕے تَتہِ حظ چھِ واریاہ زیادٕ اَصٕل سُہ چھِ واریاہ اَصٕل جاے اَصٕل جاے حظ یہِ جاے حظ تَتہِ تہِ حظ چھِ تہِ جاے آس